ہٮ۪لو السلام علیکُم ہٮ۪لو السلام علیکُم وعلیکُم اَہن حظ ٹھیٖک اَصٕل پٲٹھۍ تُہۍ چھُو ٹھیٖک شُکُر الحمدُاللہ گَرِ چھےٚ سٲری ٹھیٖک فاتِمہ پوٗرٕ ناو کیٛاہ چھُس ہاں جی ہاں جی اۭں ٹھیٖک واریاہ اَصٕل بٔچی چھےٚ سۄ تٔمِس کیٛاہ حظ چھِ وَنُن کٕلاسَس منٛز حظ چھےٚ اٮ۪کٹِو آسان بَٹ تھوڑا چھَنہٕ سۄ زیادٕ سٕپوٹسَس منٛز اٮ۪کٹِو کِہیٖنۍ نہٕ اۭں بیٚیہِ چھُ تٔمِس تھوڑا بہت زیادٕ میتھَس پٮ۪ٹھ فوکَس کَرُن ٹیٛوٗٹَر وغیرہ چھُس نَہ کِہیٖنۍ نہٕ نَہ اٮ۪کیڈمِکسَس منٛز چھُس واریاہ اَصٕل وَۄنۍ گوٚو تھوڑا بہت چھےٚ شَے پَہَم بٔچی سۄ چھےٚ آوُٹ سٕپوکُن تھوڑا بناوٕنۍ نَہ یُتھ کَتھ زَن ہیٚکہِ کٔرِتھ باقٕیَن سۭتۍ تِتھَے اَہن حظ مےٚ ووٚنمو نَہ تۄہہِ گۄڈَے اٮ۪کیڈمِکٕس چھُو تٔمۍ سُنٛد واریاہ اَصٕل پٔرفامٮ۪نٕس چھےٚ تٔمِس واریاہ اَصٕل تٔمِس چھُ رِزَلٹ تہِ واریاہ اَصٕل آسان اِوٕن تٔمِس چھےٚ ہینٛڈ رایٹِنٛگ تہٕ واریاہ اَصٕل یُس تِم لیکھان چھےٚ نَہ سُہ تہِ چھُس واریاہ اَصٕل وۄنۍ گوٚو تھوڑا بہت چالاک پَہَم چھےٚ بناوٕنۍ گرِ تہِ گٔژھٕس تھوڑا بہت آسان کرُن اَتھ خٲطرٕماٹِویٹ کہِ نَہ ژٕ کر ژٕ یِم پاٹِسِپیٹ کر ہَر کُنہِ جایہِ منٛز تہٕ اۭں اُردو حظ چھُس ٹھیٖک اُردو چھُو تٔمِس سورٕے ٹھیٖک اۭں لیکھان نَہ نَہ تٔمِس چھِ سورُے تہٕ بہٕ چھَس نَہ تِمَن جَنرل لایِن ٹیٖچر بہٕ چھَس تِمَن سورُے پرناوان تھوڑا بہت چھُ مےٚ باسان منٛزٕ کُنہِ وِز میتھَس منٛز چھَس ڈِفِکَلٹی یِوان حظ أتھۍ منٛز گرٛیٹَر دٮ۪ن لٮ۪س دٮ۪نَس منٛز ساینَس منٛز چھُس گژھان مطلب ساین کَنفیوٗجَن چھُکھ گژھان تِمَن بٔچِیَن یِمَن آز کَل تہٕ واریاہ واریاہ اَصٕل واریاہ اَصٕل واریاہ اَصٕل سُہ چھُس ٹھیٖک سایِن ماڈل اوسُس نَہ بَناوُن ماڈل اوسُس تَتھ ساینَس پرٛوٚجَکٹَس چھُس ماڈل بَناوُن سُہ بَنووسا آ تَتھ تھٔٲیزیووس ہٮ۪لٕپ سُہ کرنٲیزیو پگاہ سَبمِٹ